سٲنِس اننت ناگ ڈِسٹِرٛکس منٛز چھُ آز ٹرٛانٛسپورٹ چَلان تویرا سومو یِمٔے زٕ چھِ چَلان آز تہٕ یِتھ کٲٹھۍ زَن برٛونٛٹھ آس چَلان ٹاٹا گاڑِ آسہٕ بسہٕ آسہٕ ٹانٛگہٕ ٲسۍ تہٕ یِمو سٕتۍ اوس أسۍ فٲیدٕ میلان وارِیاہ زیادٕ فایدٕ اوس یِتھ کٲٹھۍ میلان زٕ أسۍ ٲسۍ نیران کھسان ییٚتہِ بسہِ اسہِ آسہٕ تٕرٛہ رۄپیہِ آسان کِراے یِس ٲں اننت ناگ تام وُہ رۄپیہِ آسہٕ آسان کِراے ویٚجہِ بیٛور تام دَہ رۄپیہِ آسہٕ آسان کِراے یہِ ٲں سِرگۄفور تامتھ تہٕ پتہٕ یِم اسہِ کھِرمٕکۍ روزن وٲلۍ ٲسۍ أسۍ ٲسۍ کھسان بسَن اگر اسہِ اِسلام آباد آسہِ ہا گَژھن أسۍ ٲسۍ آرام سان گژھان کِراے تہِ ٲسۍ ٲں لگان زیادٕ کیٚنٛہہ اگر أسۍ ٲں اسہِ ویٚجبیور آسہِ ہا گَژھن أسۍ حظ ٲسۍ بسَن کھسان وُہ رۄپیہِ ٲسۍ آسان کِراے اگر أسۍ ٲں سِرگۄفور آسہِ ہا گَژھن أسۍ حظ ٲسۍ بسہِ کھسان تہٕ دَہ رۄپیہِ آسہِ آسان کِراے یا ٲسۍ أسۍ کھسان ٹاٹا گاڑِ تہٕ یا ٲسۍ أسۍ کھسان بسہِ اَمہِ سۭتۍ ٲس اسہِ کِراے تہِ وارِیاہ زیادٕ کَم تہٕ بیٚیہِ ٲسۍ اَتھ منٛز وارِیاہ زیادٕ لوٗکھ تہِ یِوان اتھ منٛز ٲسۍ کَم از کَم تٕرٛہ ژتجی نفر تہِ یِوان تہٕ اسہِ تہِ ٲسۍ وارِیاہ زیادٕ سہولیت گَژھان اسہِ اوس نہٕ پیٚوان گاڑِ پرٛارُن کیٚنٛہہ اسہِ ٲس نہٕ پیٚوان کِراے دِنۍ وارِیاہ زیادٕ کیٚنٛہہ اَمہِ سۭتۍ ٲس اسہِ وارِیاہ زیادٕ سہولیت گَژھان تہٕ آز ہسا چھُ اسہِ ٹرٛانٛسپورٹ اتھ منٛز چھُ صِرف اسہِ تویٖرا بیٚیہِ چھُ سومو تہٕ یِمو سۭتۍ ہَسا چھِ اسہِ وارِیاہ مشکلات یِوان مشکلات چھِ یِتھ کٲٹھۍ یِوان زِ اتھ ہَسا چھِ کِراے وارِیاہ زیادٕ کہِ اسہِ ہَسا چھِ پیٚوان یہِ کھِڈمہٕ پٮ۪ٹھ اننت ناگ تام ستتھ رۄپیہِ کِراے أکِس نفرس تورٕ ہَسا چھِ پیٚوان ستتھ رۄپیہِ یورٕ واپس اسہِ ہَسا چھُ پیٚوان کَم از کَم اکھ ہَتھ تہٕ ژتجی رُۄپیہِ یورٕ تورٕ کِراے اتہِ پتہِ اگر أسۍ کیٚنٛہہ دپہٕ ہاو کھیٚمہٕ ہاو تہٕ سُہ نَہ سا چھُ بنَن اسہ کھیٛون کیٚنٛہہ اسہِ ہَسا چھُ اگر اسہِ وۄنۍ یجبیٛور آسہِ گَژھن توٚت حظ توٚتن تامتھ ہَسا چھِ اسہِ پنٛژاہ رۄپیہِ کِراے یہِ سِرگۄفور تامتھ ہَسا چھِ وُہ رۄپیہِ کِراے اسہِ ہَسا چھِ کِرے وارِیاہ زیادٕ یہِ یِمن تویراہن تہٕ بیٚیہِ یِمن سومووَن اسہِ ہَسا چھِ یِم سُکوٗل بچہٕ یِم یہِ کۄڑِ چھِ لٔڑکہٕ چھِ یِم ہسا چھِ پَران کالِجیٚن یِم چھِ پَران ہایر سیٚکنڈرٛیٖیَن یِم چھِ پران یِمن ہَسا چھِ وارِیاہ زیادٕ مشکلات یِوان یِمن ٲں گاڑِ کھسنَس مشکلات چھِ یِتھ کٲٹھۍ یِوان زِ اتھ ہَسا چھِ یِم سومو یِم تویرا چھِ سومو چھِ یِمن ہَسا چھُ دَہے دَہے نفر واتان اکھ چھِس دَہے دَہے نفر واان بیٚیہِ ہَسا چھِ یِمن کِراے وارِیاہ زیادٕ اتھ ہَسا چھُ پیٚوان اسہِ یہِ ہتھ ہتھ رۄپیہِ ہسا چھُ پیٚوان اسہِ کِراے پٔر ڈے بھَرُن اَمہِ سۭتۍ ہَسا چھِ اسہِ ہَسا چھُ آز ہَسا چھُ یہِ ہسا تیٖژاہ بیزورگٲری آز ہَسا چھِ تیٖژاہ ٲں مُشکِلات اسہِ یِوان أسۍ نَہ سا چھِ ہیٚکان یہِ پنُن بچہٕ سُکوٗل ٲں سوٗزِتھ تِتھ کٲٹھۍ کنٹِنِو کیٚنٛہہ یِتھ کٲٹھۍ اسہِ سوزُن سوزُن پَزِ ہا اسہِ ہَسا چھُ پیٚوان پٔر ڈے ہَتھ ہتھ رۄپیہِ تِمن کِراے دیٛن تَمہِ سۭتۍ ہَسا چھِ اسہِ یِوان وارِیاہ زیادٕ مشکلات تیٛوٗتاہ نَہ سا چھُ اسہِ زینُن آسان کیٚنٛہہ بیٚیہِ نَہ سا چھِ سٲنِس گامس ٲں سڑکہٕ ٹھیٖک کیٚنٛہہ اتھ ہَسا چھِ یِم یِمن ہسا چھُنہٕ میٚگڈم ترٛٲیِتھٕے یِم ہَسا چھِ خراب سڑکہٕ اسہِ اسہِ ہَسا چھُ پیٚوان وارِیاہ زیادٕ دوٗر گَژھُن کالج ہایر سیٚکنٛڈرٛی اِسلام آباد اسہِ ہَسا چھُ پیٚوان اسہِ ہسا چھِ کَم از کَم زٕ گھنٛٹہٕ ڈھاے گھنٛٹہٕ لگان پکنَس یورٕ یورٕ تہٕ پتہِ ہَسا چھُ اسہِ سُکوٗل تہِ گَژھان یِوان لیٹ اسہِ ہَسا چھِ وارِیاہ زیادٕ مشکلات یِوان أسۍ ہَسا چھِ گورمنٹَس اپیٖل کَران زِ اسہِ ہَسا گٔژھہِ یہِ سڑکن یہِ میٚگڈم ترٛاونہٕ بیٚیہِ ہَسا گٔژھہِ اسہِ یِتھ کٲٹھۍ اسہِ برٛونٛٹھ آسہٕ یِم ٹاٹا گٲڑِ آسہٕ سومو یِم بسہِ آسہٕ اسہِ اگرٔے اسہِ تِتھَے کٲٹھۍ آسان آز تہِ یِم ٹا ٹا گاڑِ یا سومو اسہِ ہَسا گَژھہِ ہا وارِیاہ زیادٕ سہولیت خاص کر یِمن سُکوٗل بچن یِمن نَہ سا پیٚیہِ ہا زیادٕ کِراے دِنۍ کیٚنٛہہ یِمن ہا یِم ہَسا گَژھہِ ہان پٔر ڈے کنٹی پٔر ڈے سُکوٗل یِمن ہَسا آسہِ ہا رۄپیہِ ہَتھ لگان ریٚتس یا رۄپیہِ ہتھ آسہِ ہاکھ لگان دۄن ریٚتن تہِ اسہِ ہَسا چھِ پیٚوان أکِس دۄہس پیٚوان دیٛن ہَتھ رۄپیہِ اَمہِ سۭتۍ ہَسا چھِ یِم سٲنۍ بچہٕ سٲنۍ بیٚنہِ بھوے یِم نَہ سا چھِ تِتھ کٲٹھۍ گَژھان سُکوٗل کیٚنٛہہ یِتھ کٲٹھۍ یِمن گژھُن اوس یِم ہَسا چھِ ہفتس منٛز گَژھان دۄیہِ لَٹہِ سُکوٗل تِکیٛازِ یِمن ہَسا چھِ کِراے وارِیاہ زیادٕ بیٚیہِ ہَسا چھِنہٕ اسہِ تِتھ کٲٹھۍ سڑکہٕ ٹھیٖک کیٚںٛہہ یِتھ کٔٹھۍ آسنہِ گَژھہِ یِتھ کٲٹھۍ اگر اسہِ ڈۄڈ گھنٛٹہٕ چھُ لگان سُکوٗل تام واتنَس اسہِ ہَسا چھُ أمے سڑکہٕ خراب آسنہٕ کہِ وجہ سۭتۍ گژھان لیٹ سُکوٗل گژھنَس تَمہِ موٗجوٗب چھَس بہٕ گورمِنٹَس اپیٖل کَران کہِ مطلب اسہِ گَژھہِ یہِ سڑکن ینۍ میٚگڈم تراونہٕ بیٚیہِ اگرٔے اسہِ تِتھٔے کٲٹھۍ دِیہِ ہان ترٛایِہِ ہان یِم گاڑِ یہِ ٹاٹا گاڑِ ترٛایِہِ ہان یا بسہٕ ترٛایِہِ ہان اسہِ ہَسا گژھیٚن سانیٚن بچن وارِیاہ زیادٕ سہولیت امہِ سۭتۍ ٲں اکھ گَژھہِ ہا یِتھ کٲٹھۍ سہولیت یِمن پیٚیہِ ہا کِراے وارِیاہ زیادٕ کَم بیٚیہِ ہَسا واتہِ ہان یِتھ سٲری بچہٕ اسہِ پیٚیہِ ہا نہٕ گاڈیٚن پرٛارُن کیٚنٛہہ اسہِ ہَسا چھُ پیٚوان گاڑیٚن تہِ پرٛارُن یا ییٚتیٚن اتہِ ہَسا چھُ یِمن سومووَن تویراہن آسان دَہے دَہے یہِ سوارِ اَمہِ سۭتۍ تہِ ییٚلہِ أسۍ اسہِ نَہ سا چھِ پتہٕ سیٖٹ تہِ بنن سہل سہل کیٚنٛہہ اسہِ ہا چھُ گۄڈٕ پیٚوان ییٚتھٕے پرٛارُن گھنٹس ڈۄڈس گھنٹس پتہٕ ہَسا چھُ پیٚوان بیٚیہِ ڈۄڈس گھنٹس چھِ أسۍ کھسان پتہٕ گاڑِ چھِ أسۍ واتان أسۍ ہَسا چھِ پتہٕ لیٹ واتان سُکوٗل تہِ أسۍ نَہ سا چھِ پتہٕ پٔڑِھتھ تہِ ہیٚکان سیٛود کیٚنٛہہ پتہٕ ہسا چھِ أسۍ سُکوٗل مٔنٛز تہِ یِہِ ہسا یہِ ماسٹر یا کَران بے عزتی اسہِ ہَسا چھِ وارِیاہ زیادٕ یہِ شارٹیج یِوان أسۍ نَہ سا چھِ تِتھ کٲٹھۍ سُکوٗل گَژھان کیٚنٛہہ یِتھ کٲٹھۍ گَژھُن اوس أسۍ نَہ سا چھِ تِتھ کٲٹھۍ ہیٚکان پٔڑِھتھ کیٚنٛہہ یِتھ کٲٹھۍ اسہِ پڑھُن اوس تِکیٛازِ أسۍ نَہ سا چھِ ہیٚکان سُکوٗل گٔژھتھ تِتھ کٲٹھۍ کیٚنٛہہ یِتھ کٲٹھۍ اسہِ گَژھُن اوس اسہِ ہَسا چھِ کِراے وارِیاہ زیادٕ بیٚیہِ ہَسا چھَنہٕ اسہِ سڑکہٕ ٹھیٖک کیٚنٛہہ اسہِ ہَسا چھُ پیٚوان کَم از کَم ترٛےٚ گھنٛٹہٕ ڈھاے گھنٛٹہٕ سُکوٗل تام واتنَس اَمہِ سۭتۍ ہَسا چھُ اسہِ گَژھان واریٖاہ زیادٕ أسۍ نَہ سا چھِ ہیٚکان تِتھ کٔٹھۍ پٔڑِھتھ کیٚنٛہہ یِتھ کٲٹھۍ باقٕے ڈِسٹکٕکۍ ٲں یِم سِٹوٗڈنٛٹ چھِ پَران یِتھ کٲٹھۍ باقٕے ڈسٹکٕکۍ یِم ٲں مٔہنی چھِ گَژھان اسہِ اگر کیٚنٛہہ چیٖز آسہِ اَنُن یا کیٚنٛہہ آسہِ انُن اسہِ ہَسا چھُ لگان دۄہ یورٕ تورٕ گژھنَس اگر اسہِ سڑکہٕ آسیٚن ٹھیٖک اگر اسہِ سومو اگر اسہِ یِم ٹاٹا گاڑِ آسہِ ہان سٲنِس گامس ترٛامژٕ یا بسہٕ آسیٚن ترٛامژٕ یِم سون مول موج یِم تہِ یِی ہان گژھہِ ہان بازر کانٛہہ چیٖز آسیٚکھ اَنُن کیٚنٛہہ آسیٚکھ اَنُن گَژھیٚن سیٛود اسہِ نَہ سا چھُ پیٚوان یِمن گاڑیٚن پرٛاڈنٕے اسہِ ہَسا چھُ مٲلِس ماجہِ تہِ پیٚوان کانٛہہ بھوے گَژھہِ یا مول گَژھہِ یا موج گَژھہِ بازر تِمن ہَسا چھُ پیٚوان گۄڈٕ گھنٛٹس کھٔنٛڈس ییٚتیٚن پرٛارُن کیٛازِ کہِ اسہِ چھَنہٕ پیٚوان اسہِ چھَنہٕ سیٖٹ میلان تِتھ کٲٹھۍ کیٚنٛہہ تہٕ اسہِ چھِ یِم سومو یمن ہَسا چھِ کَم سوارِ واتَن تؤے تہِ ہَسا چھُ اسہِ وارِیاہ زیادٕ مشکل بہِ ہَسا چھَس گورمنٹَس اپیٖل کَران کہِ مطلب اسہِ گٔژھ یَتھ سڑکن میٚگڈم یِنۍ ترٛاونہٕ بیٚیہِ گژھہِ اسہِ سٔے تِتھٔے کٲٹھۍ سُو یِتھ کٲٹھۍ ییٚتہِ برٛونٹھ ٲسۍ تِم گاڑِ ٹاٹا گاڑِ آس بسہٕ آسہٕ یِتھ کٲٹھۍ أسۍ تِمن ٲسۍ کھسان پتہٕ ٲسۍ نہٕ تتھ منٛز ٲسۍ کَم از کَم تٕرٛہ ژتجی نفر واتان اسہِ ٲس وارِیاہ زیادٕ سہولیت گَژھان اسہ ہَسا گٔژھ تَتھٔے کٲٹھۍ یِنۍ بیٚیہِ یِتھ کٲٹھۍ اسہِ برٛونٛٹھ ٲسۍ آسَن